وعلیکُم السلام اَلحمداللہ تُہۍ چھُو حظ ٹھیٖک پٲٹھۍ تُہۍ کَتہِ پٮ۪ٹھ حظ چھُ اَچھا تۄہہِ کیٛاہ چھُو ناو اَچھا تۄہہِ کِتھٕ کٔنٮ۪تھ کٔرِو اَز اَسہِ کال اَچھا اَچھا تۄہہِ کٔژ حظ پیٖس چھُو ضروٗرت اَچھا یُس حظ تۄہہِ چھُوا میٖڈیَم سایِز ضروٗرت کِنہٕ تۄہہِ چھُو یہِ میٖڈیَم پرٛایِز ضروٗرت کِنہٕ تۄہہِ چھُو ہاے پرٛایِز ضروٗرت تَتھ چھِ تِژھٕے کالٹی تہِ یِوان تہٕ مگر تَتھ چھِ تِتھُے درٛۅگ تہِ آسان اَچھا تۄہہِ حظ گژھٮ۪و سارِوٕے کھۄتہٕ کَم یُس قٲلیٖن چھُ تَتھ چھِ کالٹی تہِ اَصٕل تہٕ بیٚیہِ چھُس قۭمَتھ تہٕ اَصٕل سۄ چھےٚ گژھان اَسہِ ڈۄڈ لَچھ رۄپیہِ سُہ چھِ اَتھٕ اَتھَن ووٗنمُت اَتھٕ کامہِ سۭتۍ بَناونہٕ آمُت ہینٛڈی کرٛافٹہٕ قٲلیٖن اَچھا ٹھیٖک مِشیٖن میکٕڈ حظ بَنیو تۄہہِ سَتَتھ ساس گژھِ تۄہہِ اَکھ قٲلیٖن اَہَن حظ آ نہَ حظ پرٛایِس نہٕ حظ چھِنہٕ کِہیٖنٛۍ نہٕ أسۍ درٛۅگ کٕنان أسۍ حظ چھِ یہِ یُتھ اَسہِ مال چھُ أسۍ چھِ تَمی حسابہٕ تۄہہِ ریٹ ونان تۄہہِ بنہِ نو مارکٮ۪ٹَس منٛز اَمہِ کھۄتہٕ سرٛۅگۍ قٲلیٖن تہٕ مگر پَتہٕ چھِنہٕ تَتھ کالٹی چھِنہٕ اِتھ آسان کِہیٖنٛۍ تہِ نہٕ نہَ حظ نہَ تۄہہِ چھُ مطلب یہِ اَتھ چھِ آسان یہِ چھِ کَمپٔنی آسان اَکٕے مگر کالٹی چھِ آسان پَتہٕ ڈِفرَنٕس ٹھیٖک حظ چھِ تُہۍ وُچھو قٲلیٖن تہٕ یِیِو یور تُہۍ دِیِو قٲلیٖن اَصٕل پٲٹھۍ نظر تُہۍ وُچھِو پانہٕ تہِ تۄہہِ باسوٕ پَتہٕ پانَے أسۍ چھا گۄٹال کَران أسۍ چھےٚ زیادٕ کَڈان کَنہٕ تۄہہِ چھُو مطلب تۄہہِ ییٚتہِ نَس آسان پَتہٕ اَصٕل پیٚیہِ تُہۍ ہیٚیِو تٔتی نَس ہٮ۪تھ کَلَر بَنہِ تۄہہِ رٮ۪ڈ چھُ وۅزُل نیٛوٗل بیٚیہِ بَنہِ تۄہہِ سفیٖد بیٚیہِ چھُ مِکسٕڈ کَلَر اَکھ بیٚیہِ بَنیوٕ تۄہہِ واریاہ کَلَر کَمبِنیشَن تُہۍ یِیِو تُہۍ دِیِو پانَے نظر آ آ بِلکُل چلو مۄخصَر حظ دِمو أسۍ تۄہہِ پانٛژٕہٲٹھ ساس چلو ٹھیٖک چھُ دُہٲٹھ نہٕ کہِ ترٕٛہ ہٲٹھ ساس دِیِو تہٕ نِیِو نہَ نہَ ترٕٛہ ہٲٹھ گژھٮ۪س چلو ٹھیٖک أسۍ حظ دِمو تۄہہِ اَہَن حظ آ اَدٕ حظ اَدٕ وعلیکُم السلام